ییٚلہِ أسۍ یَکھٕنۍ چھِ بناوان میٛانٮ۪ن گَرِکٮ۪ن چھِ یَکھٕنۍ پَسَنٛد لگان اَکہِ دۄہ ووٚن مےٚ اَکہِ ہَمساے کورِ تٔمۍ کھیٚے یَکھنۍ میٛٲنۍ یَکھنۍ یۅس مےٚ بَنٲومٕژ ٲس تٔمِس لٔج سۄ واریاہ کیٚنٛہہ پَسَنٛد پَتہٕ دوٚپُن ممی مےٚ تہِ ہیٚچھناوکھا ژٕ بناوٕنۍ مےٚ دوٚپُس اَدٕ کیٛاہ کیٚنٛہہ چھُ نہٕ پرواے بہٕ ہیٚچھناوَتھ ژٕ یَکھنۍ بناوٕنۍ مےٚ دوٚپُس اَن ژٕ ماز اوٚنُن ماز تھوٚو دۄد زیٚوٕراوُن دۄد تھوٚو زیٚوٕراوُن تہٕ لوگ ماز پھکرَس مازَس ترٛوو پھُکرَس مَنٛز رُہُن بیٚیہِ ثوبوٗد بٲدیان دیُتُس پھُکَر پَتہٕ اوٚن یہِ دۄد پھیُر یہِ دیٖچَس مَنٛز دۄد تہٕ دِژ ترٛووُس اوم ٹھوٗل پَتھرٕ کَنے تہٕ پاوَر اوس نہٕ کیٚنٛہہ تہٕ لوٚد اَسہِ یہِ گیسَس پٮ۪ٹھ شور اَسہِ یہِ پَتہٕ چھِس دِوان واریاہَس ٹایمَس کھَلَن کھَلَن کھَلَن تہٕ تتھ چھُ یوان واریاہ کٲلۍ گرٛٮ۪کھ دۄد گَژھِ نہٕ پھَٹُن تتھ گَژھِ ییٖژ و تیٖژ کھَلَن لَگٕنۍ میلٕنۍ سُہ چھُ نہٕ پھَٹان پَتہٕ کیٚنٛہہ نَتہٕ چھُ گَژھان سُہ بیٛوٚن بیٛوٚن اگرے تھکھ کَڈو سُہ چھُ گَژھان بیٛوٚن بیٛوٚن یَکھنۍ أسۍ چھِ ترٛاوان تتھ پَتہٕ تتھ دۄدَس کھوٗپرٕ تہِ گریٚکہِ مَنٛز سبز ٲلہٕ بادام چھِس ترٛاوان ثوبوٗد مَرژٕوانٛگن جوراہ چھِس ترٛاوان تَمہِ سۭتۍ چھَ نہٕ سۄ زیادٕ ژۅچ گَژھان کیٚنٛہہ بیٚیہِ چھِس ترٛاوان لیٚدرِ پیٛوٗنٛت کھَنٛڈ کمٕے لیٚدرِ پیٛوٗنٛت کھَنٛڈ بیٚیہِ چھِس ترٛاوان زیوٗر بیٚیہِ چھِس ترٛاوان بادام بیٚیہِ چھِس ترٛاوان دالچیٖن پیٛوٗنٛاہ بیٚیہِ چھِس ترٛاوان پَتہٕ تیٖل کاڑن ترٛاوان چھِ تیٖلَس پٮ۪ٹھ گَنٛڈٕ گنٛڈٕ چھِ پَتہٕ کَڈان واپَس تھاوان شیٚہلاوٕنۍ نیٛامہِ مَنٛز پَتہٕ چھِ تِم گَنٛڈٕ گٕشان تہٕ پَتہٕ چھِ لاگان اَتھ ترٛاوان چھِس یہِ ماز دٕنِتھ ترٛاوان چھِس یہِ ماز دٕنِتھ ترٛاوان چھِس نوٗن کھَسان چھَس پَتہٕ واریاہ گرٛٮ۪کہٕ واریاہ گرٛٮ۪کہٕ چھُم مۅٹان یہِ واریاہ پَتہٕ چھِ تُلان أسۍ گیٚوٕ چمچہِ جوراہ تہٕ ترٛاوان چھِس گرٛٮ۪کہِ مَنٛز تہٕ پَتہٕ چھِ یہِ یَکھنۍ بَڈٕ پَسَنٛد گَژھان پَتہٕ چھِ أسۍ کھیٚوان یہِ یَکھنۍ تہٕ واریاہ مَزٕ چھُ لگان